اسلامُ علیکُم مےٚ چھُ ناو افشانہ یا ییٚلہِ أسۍ گَرَس منٛز پٔژھۍ چھِنا یِوان مےٚ چھُ واریاہ زیادٕ خۄش کَران واریاہ چھِ اِنسانَس خوشی گژھان اورُک نَفر چھُ یِوان گَرَس منٛز چھِ برکت یِوان بہٕ چھَس واریاہ زیادٕ خۄش گژھان مےٚ چھُ واریاہ دِل کَران خۄش مےٚ چھُ مول موج تِمَن تہِ واریاہ خوشی گژھان ییٚلہِ پٔژھۍ چھِ یِوان أتی چھِ رٔلِتھ میٖلِتھ بیٚہوان پَنٕنۍ پِتٕر پۄپھٕ مام مامنہِ ماسہٕ یِوان خۄش چھُ کَران واریاہ چھا اَتی بیٚہوان واریاہ کٲلۍ بیٚہوان خوشحالی سان کھٮ۪وان چٮ۪وان بِہِتھ اِکوَٹہٕ تہٕ واریاہ دِلَس تہِ چھِ خوشی میلان تہٕ بیٚہوان چھِ اَکھ أکِس سۭتٮ۪ن مےٚ چھُ واریاہ خۄش کَران ییٚلہِ مہمان چھِ یِوان تِہِنٛز مہمان نوٲزی کَرنہٕ مےٚ چھُ واریاہ دِل تہِ گژھان خۄش تِہِنٛدِ خٲطرٕ چاے بَتہٕ سیُن سورُے رَنُن تہٕ مےٚ چھُ واریاہ دِل گژھان خۄش اِوٕن میٛانٮ۪ن گَرِکٮ۪ن تہِ چھُ واریاہ خوشی میلان کیٛازِکہِ پوٚژھ یِیہِ گرٕ یہِ چھےٚ برکت اَژان گَرٕ رحمت اَژان گَرٕ اَسہِ پَزِ مہمان نواز زیادٕ زیادٕ روزُن بیٚیہِ پَزِ اَسہِ مہمانَن ہٕنٛز واریاہ خدمت کَرٕنۍ تِہٕنٛدِ خٲطرٕ کھٮ۪ن چٮ۪ن اَصٕل پٲٹھۍ تیار کَرُن بیٚیہِ خۄش خلکی سان تِمَن سۭتۍ کَتھ کَرٕنۍ مےٚ چھُ یہِ واریاہ زیادٕ پَسنٛد بیٚیہِ چھُ مےٚ یہِ واریاہ خۄش کَران